اَسلامُ علیکُم وعلیکُم سلام اَہَن حظ الحمدُاللہ شُکُر ٹھیٖک ٹھیٖک سٲری بوٗٹھ حظ آ کیٛاہ سایِز کیٛاہ چھُ ٲٹھ ٲٹھ سایِزَس منٛز کُس قٕسم گژھِوٕ تۄہہِ ییٚتہِ چھِ واریاہ قٕسم سَپوٹٕس سَپوٹٕسس منٛز کُس چھُو ضوٚرتھ سَپوٹٕسس منٛز چھِ اَسہِ یہِ فارین تہِ چاینیٖز تہِ سُپارکٕس چھِ سُپارکٕس چھُ فورس ٹٮ۪ن چھِ ہہ آ سیگا چھُو اَصٕل بوٗٹھ زبردس سیگا چھُو سَپوٹٕسس اَصٕل کَرِ کِرکَٹ خٲطرٕ ہہ کِنہٕ فُٹبال کِرکَٹ خٲطرٕ گوٚو سیگا اَصٕل زبردس ٲٹھ نَمٛبر نٮ۪رِوٕ بیٚیہِ چھُو تَتھ اَکھ چیٖز نہ ہٮ۪لو اَتھ چھُ شور ہیوٗ تھوڑا یِوان آ دَوٚپمَو ہٮ۪لو دوٚپمَو اَتھ چھُ سیگا یُس چھُنہ یہِ چھُو کِرکَٹ خٲطرٕ واریاہ رُت تہٕ اَتھ منٛز گَژھِ کٲم کیٛاہ چھِ اَتھ وَنان اَتھ چھُ تھوڑا آز ڈِسکاونٹ تہِ تہٕ یہِ اوس اوٚتانیتھ پٮ۪وان پَنٛداہ شیٚتھ رۄپیہِ آز چھُ اَتھ ترٛہ کِنہٕ کٔژ پٔرسَنٛٹ یِمَو ڈِسکاونٹ تھومُت لگ بگ وُہ بہہ شیٚتھ تامَتھ پیٚیِوٕ ٲں امہِ کھۄتہٕ صاف چھِ سپوٹٕسس تۄہہِ یہِ ہہ اچھا پونٛسَن ہُنٛد ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ تُلِو تیٚلہِ یہِ یہِ کیٛاہ چھِ یَتھ وَنان نایِکی تہِ چھُو سَپوٹٕسس منٛز زبردَس بوٗٹھ آمُت نایِکی نایِکی والیٚن ہُنٛد نایِکی یا سِٹار سِٹار پرو چھِ اَتھ نوٚو آمُت آ سُہ پیٚیہِ واریاہ درٛوٚگ پٕنٛژٕہ شیٚتھ ٹُو لگ بگ ترٛےٚ ساس پٕنٛژٕہ شیٚتھ چھُ تَتھ لو یُس بریٚنٛڈ چھُنہ تَتھ پٕنٛژٕہ شیٚتھ پٕنٛژٕہ شیٚتھ چھِ تَتھ بیس یِوان بیس اگر توہہِ تمہِ کھۄتہٕ ٲں ٹاپ آسہِ ضوٚرتھ سُہ یِی ترٛےٚ ترٛےٚ ساس تانۍ ترٛےٚ ساس ترٛےٚ ساس وایِٹ تہِ بیاکھ چھُ بٕلیک وایِٹ بیاکھ چھُ ٹوٹَل بٕلیک سورُے تَتھ گٔژھِی وایِٹٕے ٹھیٖک وایِٹ چھی اَتھ زبردس سِٹایلی زبردس سِٹایِل اَتھ بیٚیہِ تہِ چھِی قٕسٕم اَسہِ واریاہ سَپوٹٕسس وَرٲے اگر یہِ لٮ۪دٕرٕکۍ بوٗٹھ آسٕنٕے ضوٚرتھ یِہٕے یِہٕے چھِ اَسہِ نایِکیَس منٛز سارِوی منٛز برونٛہہ آدٕ ٹھیٖک چھُ ٹھیٖک چھُ باقٕے تہٕ بیٚیہِ تہِ چھٕ قٕسٕم اَسہِ سَپوٹٕسس وَرٲے ما چھُو کانٛہہ ضوٚرَتھ لٮ۪دَر بوٗٹھ چھِ فارٕمَل چھِ سکوٗل بوٗٹھ چھِ ٹھیٖک چھِ کُنہِ تہِ ساتہٕ آسہِ کیٚنہہ بوٗٹس ضوٚرَتھ آنلایِن تہِ ہٮ۪کو تُہۍ سٲنِس فیس بُک پیجَس پٮ۪ٹھ نا آ یِم ٹایِم شوٗز چھُو اَسہِ کھوٗلمُت فیس بُکَس پٮ۪ٹھ نہ تہٕ تَتھ پٮ۪ٹھ ہٮ۪کو تُہۍ اَسہِ کَنٛٹیکٹ کٔرِتھ آرڈَر تہِ کٔرِتھ ٹھیٖک ٹھیٖک چھُ چلو اَصٕل اَسلامُ علیکُم اچھا اَسلا